ہیلو وعلیکُم السلام

اَہن حظ اَہن حظ کَرٕنۍ ہے چھَس اَوا اَوا نہ حظ ٹھیٖک چھُ حظ دَہ وُہ دۄہ نہٕ کیٚنہہ تہٕ لگ بگ دَہ پَنداہ دۄہ نیرن زیادٕ نہٕ وُہ دۄہ نہٕ کیٚنہہ کیازِ یَتھ چھُ پَتہٕ موسَم تہِ خراب گژھان اَہن حظ ٹھیٖک حظ نہ حظ وُہ دۄہ وُہ دۄہ کَم کٔرۍوُس حظ لگ بگ دَہ پنٛداہ دۄہ اَگر گژھِ تہٕ پنٛداہ دۄہ ہٮ۪کَو پرٛٲرِتھ أسۍ ٹھیٖک حظ تُہۍ ؤنۍتو مےٚ یَتھ چھُ آز یہِ پَن ؤنۍ تھوڑا بیٚیہِ نیوٗلٕے پَہم نہ یَتھ کیاہ کَرو أسۍ اَہن حظ ٹھیٖک حظ پرٛابلِم مہ گژھٮ۪س تَمہِ سۭتۍ کیٚنہہ

ٹھیٖک حظ چھُ ٹھیٖک حظ تہٕ ٹھیٖک ٹھیٖک حظ پرٛابلِم گژھٮ۪س نہٕ کِہیٖنۍ ٹھیٖک حظ مَگر یہِ حظ وۄنۍ کٔرۍزیو وۄنۍ جلدی پَہم زیادٕ پَتہٕ چھُنہ موسَم تہِ خراب گژھان شیٖنٕچ تہِ چھُ آسان پَتہٕ اَہن حظ ٹھیٖک ٹھیٖک

تہٕ بیٚیہِ چھِ اَسہِ یِم یِم نٔے کُلۍ نہ یِم اَرٕ دار یِم چھِ نٔی اَرٕ ترٲیمٕتۍ اَسہِ یِمن تہِ چھِ اَسہِ تھوڑا سٮ۪ٹِنٛگ کَرٕنۍ

ٹھیٖک

بیٚیہِ یِم یِم بٔڑۍ کُلۍ چھِ نہ اَسہِ یِمن چھُنہٕ زیادٕ مال تہِ نیران خبر یِمن مہ چھُ کَنٛچۍ وَرٕے گژھان کیٚنہہ تہِ ٹھیٖک ٹھیٖک ٹھیٖک حظ تُلِو شُکرِیہ